ہیٚلو اسلام علیکُم تُہۍ حظ اوسوٕ کیک کوٚرمُت آرڈَر سُہ حظ چھُو تیار اَدٕ کیٛاہ صُبحَس حظ اَدٕ کیٛاہ کیٚنٛہہ نہَ حظ چھُنہٕ